سٲنِس علاقَس منٛز چھِ واریاہ تِم رہنُما یِم زَن سَیاحَن رہنما چھِ کَران تِمَن سَیاحی مَقامَن پٮ۪ٹھ یِمَن جایَن تِم ویٚژھان چھِ آسان واتُن تہٕ تِم چھِ مختلف زَبٲنۍ بولان یِم تِمَن منٛز چھِ گَژھان شٲمِل زِ انٛگریٖزی زبان ہنٛدی زبان اُردو زبان تہٕ بیٚیہِ تہِ کیٚنٛہہ زبٲنۍ چھِ تِم بولان تِمَن چھِ گژھان آسٲنی تِمَن سیاحَن سۭتۍ کَتھ باتھ کَرنَس منٛز تہٕ تِمَن رَہنُمٲیی کَرنَس منٛز